اسلام علیکم مےٚ چھُ ناو اُرسِلا تہٕ بہٕ چھَس فسٹہٕ یِیَرَس پَران مےٚ کوٚر ٹیٚنتھٕ تہٕ ٹُویٚلتھٕ واریاہ رٕتۍ یو مارکسَو سۭتۍ کٔر مےٚ سُہ پاس تہٕ مےٚ چھِ گَژھان خۄش چھِ مےٚ گَژھان یہِ ایٚجُکیشَن حٲصل کَرٕنۍ تہٕ مےٚ چھ واریاہ زیادٕ اِنٹرسٹ امہِ وَرٲے تہِ وارہَن چیٖزَن مَنٛز یِم مےٚ ہابیٖز چھِ بہٕ چھَس یُس مےٚ تَنہٕ تہِ ووٚن امہِ برٛونٛٹھ مےٚ چھِ رایٹِنٛگ مَنٛز تہِ اِنٹرسٹ میوٗزِک پینٹِنٛگ کرافٹس کُکِنٛگ مَنٛز تہِ چھِ مےٚ واریاہ زیادٕ اِنٹرسٹ تہٕ أسۍ چھِ پرٛٮ۪تھ دۄہ کالیج گَژھان تَتہِ چھِ واریاہ رٕتۍ پٲٹھۍ کلاس ایٚٹیٚنڈ کران تہٕ تورٕ چھِ یِوان پَتہٕ چھِ گَرِ تہِ کران تھوڑا گاڈنِنٛگ چھِ کران یا دارُالعلوٗم چھ گَژھان پَرنہِ تہٕ أسۍ چھِ مَطلَب پانہٕ ؤنۍ پھرنڈٕس سَنڈے کہِ دۄہ چھِ أسۍ سَمان تہٕ أسۍ چھِ پِکنِک گَژھان کُنہِ کُنہِ ساتہٕ بیٚیہِ چھِ پانہٕ ؤنۍ یِم اَسہِ یِم انٹرسٹٕس چھِ مَطلَب پَرنہٕ بَغٲر مَطلَب پھار ایگزامپل رایٹِنٛگ میوٗزِک یا پینٹِنٛگ أسۍ چھِ یِکوٹے بیٚہوان پَنُن پھرنٛڈ سٔرکٕل پَنٕنۍ دوس چھِ أسۍ أنٛدۍ پٔکۍ بیٚہوان تہٕ أسۍ چھِ یِکوٹے لاگان پانہٕ ؤنۍ کمپٹِشَن کُکِنٛگ مَنٛز چھِ أسۍ لاگان کَمپٹِشَن کَرُن تہٕ یِم چھِ میٲنۍ ہابیٖز تہٕ ڈیلی لایف